اَسہِ چھِ گَرِ خانٛدر تہٕ بہٕ چھَس یَژھان کہِ اَسہِ گژھِ گرِ کھٮ۪ن چٮ۪ن ٹایمَس پٮ۪ٹھ واتُن اگر تُہٕنٛدِس رٮ۪سٹورَنٛٹَس منٛز یہِ چھِ کہِ تُہۍ ہیٚکِو سۄ کھٮ۪ن چٮ۪ن سون گَرٕ اَصٕل وَقتَس پٮ۪ٹھ واتنٲیِتھ تہٕ اَصٕل مطلب پونٛسہٕ تہِ ہیٚیِو تَتھ تُہۍ سۄ گٔے تُہٕنٛز مہربٲنی کہِ تُہۍ واتنٲیِو تہِ فُڈ آیٹَمٕز سون گَرٕ بیٚیہِ اگر بیٚیہِ کانٛہہ آ آفَر چھِ اَتھ مُتعلِق تہٕ تُہۍ ؤنِو مےٚ تَتھ مُتعلق